اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ چھِو حظ صحت صحت چھِو حظ ٹھیٖک شُکُر اَلحَمدُ اللّٰہ تُہِی بوزنٲوِو تُہۍ چھِو ٹھیٖک سٲری چھِو حظ اَصٕل پٲٹھۍ آ بِلکُل دُکانَس پیٚٹھٕے چھِ میٚوٕ چھُو ضروٗرت کُس میٚوٕ چھُ اَز تۄہہِ ضروٗرت بہٕ وَنہو تۄہہِ اَز چھِ لگ بگ سٲری میٚوٕ ایٚویلیبٕل تۄہہِ کُس کُس چھُ ژوٗنٛٹھۍ چھِ اَںٛمبٕرۍ چھِ ژوٗنٛٹھۍ ڈیٚلشیس چھِ ژوٗنٛٹھۍ ڈیٚلشیس چھِ نہٕ وۅنۍ زیادٕ اَصٕل کیٚنٛہہ کُلو ڈیٚلشیس چھِ یِوان گالا چھِ یِوان کیٛاہ چھِ اَتھ وَنان بِلکُل بِلکُل تِم تہِ چھِ یِوان اَمریٖکَن ترٛیلہٕ تہِ چھِ یِوان یِم چھِ بِلکُل وُنۍکیٚن چھِ ییٚتہِ اسہِ ژٕنَن چھِ ییٚتہِ دَچھ چھِ ییٚتہِ کیٛاہ حظ چھِ اَتھ وَنان باقٕے تہِ چھِ یِم چیٖز لگ بگ کیٛاہ لَگوٕ تۄہہِ بِلکُل بِلکُل بِلکُل یہِ ژیرٕ چھِ کیلہٕ چھِ سنٛگتر تہِ بنَن آ مگر تِم چھِ درٛۅگی بِلکُل کیٚنٛہہ چھُنہٕ پَرواے کیلہٕ ویلہٕ اگر اَدٕ کیٚنٛہہ چھُنہٕ دٲن بنَن سنٛگتر بنَن یِم کیٛاہ چھِ وَنان ژٕنَن وٕنَن دَچھ تہِ چھِ بِلکُل دَچھ تہِ بنَن تۄہہِ یہِ تہِ لَگوٕ اَدٕ ؤنِو تُہۍ آڈَر کیٛاہ چھُ تُہُنٛد بہٕ تھاوَو تۄہہِ پیک کٔرِتھ کیٛاہ کیٛاہ لَگوٕ تۄہہِ ژوٗنٛٹھۍ کٔژ کِلو چھِ تۄہہِ کِہیٖنٛۍ چھُنہٕ فِکر تُہۍ سُہ چھُ سہل مَسلہٕ تُہۍ ؤنِو تۄہہِ کیٛاہ کیٛاہ چھُ ضروٗرت أسۍ وُچھو تۄہہِ کوٗتاہ آسِوٕ یہٕ ضروٗرت تہٕ تَمی حِسابہٕ وَنو کیٚنٛہہ چھُنہٕ سُہ نَنہِ آڈرَس پیٹھٕے تہٕ کَنسیشن چھِ أسۍ پَننیٚن کَسٹمرَن چھِ أسۍ دِونٕے ہَمیشہِ اسہِ چھُ پتاہ تُہی چھِو اسہِ پَنٕنۍ کَسٹمر ڈِسکاوُنٛٹ میلِو تہٕ وۅنۍ گوٚو کیٛاہ چھِ وَنن اَتھ کیٚنٛہہ چیٖزٕے وُچھان پَتٕے تُہۍ وُچھ حظ پتہٕ چھِ پیٚوان واریاہ درٛۄگۍ سنٛگتر چھِ پیٚوان واریاہ دُرۄگۍ یہِ حظ کیٛاہ چھِس وَنان یِہُس چھُ ژوٗنٛٹیٚن تہِ واریاہ ریٹ ویٹ تہٕ بَلکُل تِمن تہِ چھِ ریٹ زیادٕ نہ نہ ریٹ چھِ برابر ریٹ چھِ زیادٕ یُہُس چھُ سٲرسٕے درٛۄجَر دَچھ تہِ بنَن تہٕ ژوٗنٛٹھۍ کٕم چھِ ضرَوٗرت تۄہہِ اچھا سَنٛگتر کٕم چھِ ضروٗرت کِنوٗ چھَ ضروٗرت ناگ پوٗری چھَ ضروٗرت اچھا اچھا ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ ناگ پوٗری یُس ؤنۍتَو کیٚنٛہہ چھُنہٕ پرواے چَلو ٹھیٖک چھُ چَلو چَلو تُلِو تُلِو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ٹھیٖک